اَنِمٕل ویسٹ یعنی گُہہ ژھاولٮ۪ن تہٕ تیٖرَن ہٕنٛدۍ مٮ۪نٛگَن تہٕ باقِیَن جانوارَن ہُنٛد گُہہ زمیٖندار چھِ اَتھ واریاہ فٲیدٕ تُلان اَکھ فٲیدٕ چھِ یہِ زِ یِم چھِ اَتھ زا ہۄکھناوان تَمہِ پَتہٕ چھِ دامبرِس منٛز زالان تہٕ پانَس خٲطرٕ غذا تیار کران بیٛاکھ فٲیِدٕ چھِ یِم اَتھ یہِ تُلان زِ یِم چھِ یہِ گُہہ یِم مٮ۪نٛگَن پنٛنہِ زمیٖنَس منٛز ترٛاوان یہِ چھِ خادِ ہِنٛدۍ بدلہٕ استعمال گژھان یہِ چھِ واریاہ زیادٕ مُفیٖد روزان سانہِ زمیٖنہٕ خٲطرٕ اَمہِ سۭتۍ چھِ اَسہِ اَصٕل فصٕل وۄپدان بیٚیہِ چھِ زمیٖن تہِ طاقتوَر گژھان اَمہِ علاوٕ چھِ اَتھ پٮ۪ٹھ بَیو گیس پٕلانٛٹ تہِ یہِ یِوان بناونہٕ ییٚمہِ منٛز أسۍ گیس چھِ استعمال ییٚمیُک گیس أسۍ استعمال کران چھِ اَتھ گُہَس یِمَن مٮ۪نٛگنَن چھِ زمیٖندار واریاہ زیادٕ فٲیدٕ تُلان یہِ چھِ سانہِ زمیٖن خٲطرٕ تہِ واریاہ زیادٕ مُفیٖد روزان اَتھ منٛز چھِ واریاہ زیادٕ